مےٚ ہسا چھُ حالہٕ حالٕے ٹُویٚلتھٕ پاس کوٚرمُت امہِ پتہٕ ہسا چھُس بہٕ دپان مےٚ چھُ پننہِ فیوٗچر کیریر خٲطرٕ یٖی سوٗنٛچمُت وۄنۍ ہسا کرٕ بہٕ ہوٹل مینیٚجمینٛت ہوٹل مینجمینٹ کٔرِتھ ڈگری حٲصِل کٔرِتھ چھُس بہٕ دپان بہٕ کَرٕ وۄنۍ ییٚتے کُنہِ ہوٹلس منٛز جاب کیٛازِ میٲنۍ اِکنامِک ییٚمہِ سۭتۍ سٹیبٕل ہٮ۪کہِ گٔژھِتھ تَمہِ پتہٕ ہسا چھُس بہٕ دپان بہٕ کرٕ پتہٕ فارین کنٹری خٲطرٕ وِیٖزا تہٕ پاسپوٹ خٲطرٕ ایٚپلاے تہٕ کَرٕ بہٕ نیبرِمٮ۪ن مُلکن منٛز پتہٕ اَمہِ خٲطرٕ جاب